اگر بہٕ پنٕنۍ کتھ کرٕ مےٚ چھُ بانہٕ شوق کٲپی تہٕ قلمہٕ سۭتۍ لیکھنُک مگر اگر أسۍ کرو کتھ زِ کِتھ پٲٹھۍ آیہِ تبدیٖلی لیکھنس منٛز کِتھ پٲٹھۍ آیہِ تبدیٖلی پٔتۍمیٚو ؤرۍیو پٮ۪ٹھ اگر بہٕ پرانہِ مانٕچ کتھ کرٕ قٔدیٖم زمانٕچ کتھ کرٕ میٚون بٕڑِبَب یُس اوس سُہ اوس لیکھان ملہٕ ہوٚکھہِ تہٕ ملہٕ ہوٚکھۍ سۭتۍ تہٕ مشکہِ پٮ۪ٹھ یتھ منٛز زن واریاہ مثلاً بیٚمٲرۍ ٲسۍ وتھان مگر پتہٕ کٔر پتہٕ آیہِ تبدیٖلی پتہٕ لوگکھ کرہنِس بوڑس تہٕ چاکہٕ سۭتۍ لیکھُن پتہٕ آیہِ بییٚہِ ہن تبدیٖلی تہٕ پتہٕ لوگکھ بوڑن پٮ۪ٹھ لیکھُن یا سا سفید بوڑن پٮ۪ٹھ یا تہٕ پتہٕ یوٗتاہ یوٗتاہ ساینسن ترقی کٔر تہٕ پتہٕ لٲگکھ یس اۭ سُمارٹ بوڑن وۄنۍ چھِ از سُمارٹ بوڑ یِوان استعمال کرنہٕ مگر اگر بہٕ پنٕنۍ کتھ کرٕ مےٚ چھِ زیادٕ تر پسنٛدو قلم تہٕ کٲپی سۭتۍ لیکھنُک اگر أسۍ ازکہِ زمانٕچ کرو از کل چھِ سُمارٹ فونز چھِ یا لیپ ٹاپٕز چھِ یا سُمارٹ بوڑز چھِ یِمنے پٮ۪ٹھہٕ زیادٕ تر انسان ٹایپ کران تہٕ پنٕنۍ کتھہٕ باتھ کران اگر أسۍ پتہٕ کتھ کرو زِ